گۄڈٕنیُکُے چھِ شَتوُہ جَنؤری تَمہِ دۄہ چھِ آسان رِپَبلِک ڈے پَنٛداہ اَگَست تَمہِ دۄہ چھِ آسان اِنڈِپٮ۪نٛڈَنٕس ڈے زٕ اکٹومبر تَمہِ دۄہ گوٚو گاندھی جینتی بیٚیہِ پٕنٛژٕہ جَنؤری تَمہِ دۄہ چھُس بہٕ زامُت تہٕ أکہِ مہِ درٛاو مےٚ رِزَلٹ تَمہِ دۄہ گوٚوُس بہٕ پاس